اگر أسۍ گیمَن ہٕنٛز کَتھ کَرو اَمہِ سۭتۍ ہَسا چھِ أکِس اِنسانَس منٛز سٔٹرٛس واریاہ حدس تانۍ کم گژھان یِمن گیمَن ہٕنٛز چھِ واریاہ ضروٗرت آسان اَمہِ سۭتۍ ہسا چھِ أکِس اِنسانس منٛز فِزِکل فٹنؠس تہِ روزان تہٕ یِم گیمہٕ ہسا چھِ اِنڈور گیمٕز تہِ تہٕ آوُٹ ڈور گیمٕز اِنڈور گیمَن منٛز چھِ ہؠکان أسۍ کیرم گنٛدِتھ چٮ۪س چھِ ہؠکان گِنٛدِتھ اگر وۄنۍ أسۍ آوُٹ ڈور گیمَن ہٕنٛز گنٛدو والی بال ہؠکو أسۍ گِنٛدِ نیٚبرٕ فُٹ بال ہؠکو أسۍ گنٛدِتھ کِرکٹ ہؠکو أسۍ گنٛدِتھ یِم چیٖزو سۭتۍ ہسا چھِ أکِس اِنسانَس منٛز واریاہ چینجس یِوان أکِس سٹرٛس نِش چھِ نیران نؠبر تہٕ سۄ ہسا چھُ اکھ اؠنجایبٕل لایف گُزاران بیٚیہِ ہسا چھِ گیمو سۭتۍ گیمو سۭتۍ ہسا چھِ اَکہِ